اگر أسۍ پَننچ ایریاہٕچ کتھ کَرو سٲنِس ایریاہَس مَنٛز چھِ تم جَگہ یتھ مَنٛز لُکھ یِوان چھِ یور وٕچھنہِ تِمَن مَنٛز چھِ اَسہِ چھِ یور اکھ اَسہ چھِ واریاہ گاڑَن یور یتھ ایریاہَس مَنٛز بیٚیہِ چھِ اَسہِ برک کلن بٹھ یتھ مَنٛز چھِ آسان بَٹھ موٗجوب چھِ اَسہِ لُکھ واریاہ پریٚفر کَران بیٚیہِ چھِ سٲنِس ایریاہَس مَنٛز یور چھ اَسہِ توسہٕ مٲدان چھ اَسہِ نَزدیٖک توسہٕ مٲدان چھ یِوان لُکھ سۄ چھِ ساروی کھۄتہٕ بیو بیوٹیٚسٹ پلیس چھ سۄ اِنڈیاہَس مَنٛز کیازِ کہِ سۄ چھ وٕنہِ تھوڑا اَنڈَر کَنسٹرکٹ تتھ چھ واریاہ یۄس تتھ وٕیٚنکس یۄس توسہٕ مٲدان ڈیولَپمنٹ ایٚتھارٹی چھِ سۄ چھِ تتھ پیٚٹھ کٲم وٕنکیٚس کَران بیٚیہِ چھِ یورٕ اَسہِ نِلہ ناگ لیک چھ بیٚیہِ چھ واریاہ ایر یتھ ایریاہَس مَنٛز چھ واریاہ اَسہ پلیس اگر أسۍ یور کَرو یا بَڈگٲمِس چاڈوٗرہ چھُ یتھ چاڑوٗرہ چھُ اکھ شراین تتھ مَنٛز چھ یِوان واریاہ یا ژٕرارِ شریٖف چھ بَڈگامَس مَنٛز یتھ ایریاہَس مَنٛز چھِ اَسہِ واریاہ یِوان دوٗد پتھری چھِ اَسہِ بَڈگام ایریاہَس مَنٛز اَسہِ چھِ واریاہ جگہ یتھ اَسہِ یِوان چھِ یِم لُکھ وٕچھنہِ بیٚیہِ چھ یِمَن مَنٛز چھِ آسان اکہ نیچَر چھ آسان یتھ مَنٛز بیوٗٹفُل نیچَر آسان تمے موٗجوب چھ لُکھ یِوان یور یِم چھِ پَنُن ایٚنجاے کَران ییٚتہِ امیُک اصل لُطُف تُلان تمے حِساب چھِ یور لُکھ یِوان